ہٮ۪لو اَلسلامُ علیکُم وعلیکُم سَلام اَسہِ اوس فون اَکھ اَنُن تُہۍ ؤنِو اَسہِ تھوڑا جانکٲری مطلب آز کَم فون چھِ پیٚمٕتۍ اَسہِ چھِ فایو جی ضوٚرَتھ اَسہِ چھِ سٮ۪مسنٛگ گٕلٮ۪کسی رَٹُن مطلب سٮ۪مسنٛگُے فون چھِ اَسہِ ضوٚرَتھ اَسہِ گژھِ زیادٕ مطلب درٛوٚگ تہِ گژھِ نہٕ گژھُن تہٕ مگر اَصٕل تہِ گژھِ آسُن مطلب لگ بگ پنٛداہ ساس تامَتھ اَچھا ٹھیٖک

اچھا مگر مطلب پَتہٕ کیٛاہ چھِ تَتھ فیٖچٲرٕز مطلب کیٛاہ کِتھ کَنہٕ کیٛاہ چھِ سُہ فون فایِو جی چھا تَتھ چَلان اچھا ٹھیٖک تہٕ یہِ اگر أسۍ تٕرٛہَن ساسَن ہُنٛد نِمو تَتھ کیٛاہ کالٹی چھِ مطلب یِم فیٖچٲرٕز کیٛاہ چھِ تَمِکۍ

آچھا ٹھیٖک تہٕ تیٚلہِ مطلب أسۍ ہٮ۪کوا ہُتھ کَنہٕ مطلب اِنٕسٹال تہِ اِنٕسٹالمٮ۪نٛٹَن منٛز پے کٔرِتھ مطلب اچھا ٹھیٖک اچھا موبایلَس کیٛاہ ناو چھُ مطلب اۭں اچھا ٹھیٖک تہٕ بیٚیہِ چھا کینٛہہ نوٚو فون آمُت آز مارکیٹَس منٛز اچھا اَگر أسۍ آی فون اَنو اچھا آی فونَس کیٛاہ چھِ یہِ مطلب فیٖچٲرٕز یِمَے کِتھ کَنہٕ کیٛاہ چھِ قۭمَتھ کیٛاہ چھِ

اچھا ٹھیٖک اَسہِ ہیٚکیٛاہ اَتھ کینٛہہ ڈِسکاوُنٛٹ گٔژھِتھ آی فونَس نہ اَتھ ہیٚکہِ نہ گٔژھِتھ مطلب اگر أسۍ کانٛہہ تہِ فون اَنو کُنے فونَس چھَنہٕ ڈِسکاوُنٛٹ کِہیٖنۍ آز چھِ مگر آز چھِ راکھی رَکشا بندھن چھِ اَمِچ سیل چھِ چَلان تہٕ باقٕیَن ایپَن پٮ۪ٹھ یِتھ کَن اَسہِ وٕچھِ ڈِسکاوُنٛٹ چھُ میلان تہٕ تُہۍ کیٛازِ چھُو نہٕ دِوان کُنہِ فونَس ڈِسکاوُںٛٹ اَدٕ ٹٮ۪ن ٹُہ فایِو پٔرسنٛٹ اگر تُہۍ آی فونَس مےٚ دِیِو اچھا ٹھیٖک تُہۍ کٔرِو اَکھ پیک أسۍ نِمون سُے چلو اَدٕ کیٛاہ اللہ حافِظ